یُس زن میٛون ٲں یادگار موٹرسایکل ٹٕرٛپ ٲس سۄ ٲس میٛٲنِس دوستَس سۭتۍ ٲں اَکہ دۄہ ٲسۍ أسۍ عیٖذ دۄہ کوٚر اسہِ پٕلان عیٖذ دۄہ برٛونٛٹھٕے کوٚر اسہِ پٕلان عیٖذ برٛونٛٹھٕے اسہِ دوٚپ أسۍ ہَسا گَژھو عیٖذ پتہٕ ٲں عیٖذ پٮ۪ٹھ گَژھو أسۍ چَکرَس تہٕ کوٚر اسہِ پٕلان کوٚت کوٚت گَژھو أسۍ میٛانہ بایکہِ پٮ۪ٹھ تہٕ درٛاے أسۍ عیٖذ دۄہ پٔڑھ اسہِ نیٚماز تہٕ درٛاے أسۍ میٛون دوست تہٕ بہٕ تہٕ گٔے أسۍ میٛانہ بایکہِ پٮ۪ٹھ گۄڈٔے گٔے أسۍ کوٚر اسہِ سِٹارٹ پَننہِ گامہٕ پٮ۪ٹھہٕ تہٕ سیٛودُے گٔے أسۍ پہلگام تہٕ ٲں کوٚر اسہِ تتہِ ایٚکٕسپٕلور نیچر وُچھ اسہِ تتہِ واریاہ پارکَن مَنٛز گٔے أسۍ تہٕ بیٚیہِ گٔے أسۍ یور ٲں کیٛاہ چھِ اتھ ونان تَمہِ پَتہٕ کٔر اسہِ کٲم أسۍ گٔے بیتاب ویلی وُچھ اسہِ تتہِ تہِ گلیشیر ولیشیر تہٕ ٲں یہِ تَمہِ پَتہٕ کٔر اسی کٲم أسۍ گٔے آڑو میٛانیٚے بایکہِ پٮ۪ٹھ آڑو باسیٛو مےٚ تھوڑا روٗٹ سکھ پَہمَتھ تِکیٛاز تتھ چھِ تھوڑا سَڑَک چھِ تتھ خراب بیٚیہِ چھِ تتھ سلوپو پٮ۪ٹھۍ سَڑَک بایکہِ پٮ۪ٹھ باسیٛو مےٚ تھوڑا سکھ مگر ٲں تیٚلہِ تہِ وٲتۍ أسۍ روڈ کوٚر اسہِ کرٛاس تہٕ وٲتۍ أسۍ آڑو تتہِ تہِ وُچھ اسہِ زبردست نَظارٕ تتہِ چھُ ٲں یہِ ٲں بالَس پٮ۪ٹھ ٲں کھٔتۍ أسۍ تُکنَتھٕے تتہِ چھُ زبردست نَسارٕ نَظارٕ تہٕ تورٕ ؤسِتھ آے أسۍ أسۍ ہَسا گٔے پَتہٕ ییٚتی لوکل پارکہِ تتھ چھِ ونان اکَڈ گٔے أسۍ تور تہِ تہٕ دیٛت اسہِ تتہ تہِ شام تام ٲسۍ أسۍ تتہِ درٛایہِ أسۍ تہٕ پَتہٕ آے أسۍ گھرٕ یہ زن یوٚس یہِ ٹٕرٛپ چھِ یہِ بنیٚے میٛانہ خٲطرٕ میٚموریبٕل تِکیٛازِ اتھ مَنٛز اوس میٛون دوس بیٚیہِ بہٕ یم زن أسۍ ٲسۍ بچپن پٮ۪ٹھ ساتھ ٲسۍ مِتۍ سۭتۍ تہٕ یہِ کیٛازِ چھِ بنیٚے میٛانہ خٲطرٕ ییٖژ سپیشَل یُس زن مےٚ یہِ دوست چھُ یہِ چھُ مےٚ بچپن پٮ۪ٹھے سۭتۍ روٗد مُت تہٕ ییٚلہِ أسۍ یہِ تہٕ بہٕ گٔے ٹٕرپہِ پٮ۪ٹھ میٛانیٚن پٮ۪ٹھہٕ ٲس مےٚ نٔوٕے بایک أنۍ مٕژ نٔوٕے نٔوٕے تِمن دۄہَن بیٚیہِ اوسُس بہٕ نوٚوٕے نوٚوٕے ہیٚچھمُت بایک چلاوٕنۍ گٔے أسۍ میٛون دوست تہٕ بہٕ تمیٚے موجوب بنیٚے سۄ میٛانہ خٲطرٕ سۄ اکھ میٚموریبل ٹٕرٛپ تہٕ ٲں یہٲے چھِ مےٚ میٚموریبٕل ٹٕرٛپ